اَکھ مے اَمہِ دۄہ چھُ یِوان موٚضوٗرَن ہُنٛد عالمی دۄہ مَناونہٕ زٕ اکتوبر امہِ دۄہ چھُ آسان گانٛدی جی یُن زایہِ دۄہ یَتھ أسۍ گانٛدی جَیَنٛتی وَنان چھِ ژور فَروری اَمہِ دۄہ چھِ یِوان مَناونہٕ کینٛسَرُک عالمی دۄہ پانٛژھ جوٗن امۍ اَتھ دۄہَس پٮ۪ٹھ چھ آسان ماحولُک عالمی دۄہ پَنٛدَہ اَگَست یہِ چھُ یِوان مَناونہٕ ہِنٛدوستانچہِ آزٲدی ہُنٛد دۄہ